وَعلیکُم السَلام اَلسَلام علیکُم بہٕ حظ چھُس ییٚتہِ حظ چھُ مےٚ سِٹوٗر اَکھ حظ چلان بَڈٕگامہِ حظ مےٚ حظ بوز تُہۍ چھُو یِم ٲں الہٕ ولہٕ سبزی وبزی کٕنان حظ اہن حظ آ مےٚ حظ دِتُکھ نمبر ییٚتی تہٕ اہن حظ آ أسۍ حظ چھِ سٲلِم قسٕم تھاوان تۄہہِ نِش کۄس حظ سبزی کٕم بنہِ اَتھ منٛز اہن حظ آ اہن حظ مےٚ حظ بوز تہِ اہن حظ اَلہٕ پالک گۄگجہِ مُجہٕ ہاکھ حظ سالم ژٕ وَن تہٕ حظ مےٚ وۄنۍ یہِ ہاکھ یہِ ہاکھ کٔے چھِ گَژھان کِلوٗ حظ اہن حظ آ گوٚو حظ باہ تُرٛوَہ رۄپیہِ اسہِ واتہِ حظ یہِ دُکانسٕے پٮ۪ٹھ اہن حظ آ کہیٖنۍ نَہ حظ اگر حظ أسۍ وارِیاہ قسمٕچ ٲں سبزی تلو حظ پتہٕ گژھہِ نا حظ آسُن بیٚیہِ کنسیشن تہِ اہن حظ آ اگر حظ اسہِ حظ ٲسۍ تُلٕنۍ یِمَے مُجہٕ ہاکھ واکھ تہٕ یِم واتہٕ نَہ حظ اسہِ دُکانسٕے پٮ۪ٹھ اہن حظ آ وَلہٕ حظ ٹھیٖک حظ چھُ تیٚلہِ کٔژِ بجہِ بہٕ حظ کرہو تیٚلہِ صُبحس سُلے فوٗن مےٚ چھِ تیٚلہٕ سُلے سبزی ضروٗرت حظ أکہِ یِہٲے نمبر پٮ۪ٹھ تھاوہو بہٕ یِیٚکہِ تٔرٲیِتھ حظ اہن حظ آ اَدٕ حظ وَلہٕ حظ ٹھیٖک حظ چھُ تُلِو حظ بیٚہو حظ خۄدایس حوالہٕ